اَلسَلامُ علیکُم اِقرا جی تُہۍ ؤنِو مےٚ پننِس بارَس منٛز کیٚنٛہہ وعلیکُم اَلسَلام سانیہ جی میون ناو چھُ اِقرا دِلاوَر ٲں بہٕ چھَس روزان بارہمولہ ٲں بہٕ چھَس کالج گژھان بہٕ چھَس اَکھ واریاہ زیادٕ سِمپٕل بیٚیہِ اِنٹرٛوٲٹ پٔرسَن بہٕ چھَس نہٕ یَژھان بہٕ چھَس نہٕ زیادٕ کَتھہٕ کِہیٖنۍ کَران بہٕ چھَس واریاہ شاے ٲں تہٕ بہٕ چھَس نہٕ ٲں یِم سوشَل ایٚکٹِوِٹیٖز چھِ آسان تِمَن منٛز چھَس نہٕ بہٕ زیادٕ پارٹِسِپیٹ کِہیٖنۍ کَران ٲں کیازِکہِ مےٚ چھُ لوٗکَن وُچھِتھ زیادٕ فوبیہ گَژھان ٲں بہٕ چھَس نہٕ زیادٕ پننہِ گَھرِ منٛز تہٕ کہیٖنۍ نیٚبَر نیران بہٕ چھَس زیادٕ ٲں جا پَسَنٛد کَران الگ روزُن بیٚیہِ واریاہ لِمِٹٕڈ لوٗکَن سۭتۍ چھَس بہٕ رٲبطَس منٛز آسان فونَس پٮ۪ٹھ تہِ چھَس بہٕ واریاہ کَم لوٗکَن سۭتۍ کَتھ کَران بیٚیہِ چھَس بہٕ زیادٕ میٚسیج سۭتۍ کَتھ یَژھان مطلب پرٛیٚفَر کَران ایز کَمپیٲرڈ ٹوٚ فوٗن کالَس پٮ۪ٹھ ٲں اَمہِ علاوٕ چھَس بہٕ واریاہ زیادٕ چھُ مےٚ ٲں ڈرٛایِنٛگ ہُنٛد شوق بہٕ چھَس واریاہ زیادٕ ڈرٛایِنٛگ کَران ٲں بیٚیہِ چھِ مےٚ ٲں ییٚمہِ علاوٕ چھِ مےٚ کِرکٹ وُچھنُک واریاہ شوق بہٕ چھَس واریاہ ٲں یِم کِرکٹ میچٕز چھِ آسان آل اوٚوَر دَ ؤرلڈ تِمَن فالو کَران بیٚیہِ ٲں وُچھُن تہِ پَسنٛد کَران بیٚیہِ چھَس بہٕ فُٹبال تہِ وُچھان ٲں امہِ علاوٕ چھَس مینۍ ایٚکٹِوِٹیٖز کہِ بہٕ چھَس ٲں ٲں کُکِنٛگ ہُنٛد چھُ مےٚ واریاہ شوق بہٕ چھَس واریاہ ڈِفریٚنٛٹ ڈِفریٚنٛٹ آیٹَمٕز یِم چھِ تِمَن ٹرٛاے کَران بیٚیہِ ٲں کُک کَرنٕچ ٲں مطلب کُکِنٛگ ہٕنٛز ایٚٹیٚمپٹہٕ وغیرہ کَران یِم مےٚ موسٹہٕ آف دَ ٹایم سَکسیٚسفُلی چھِ گژھان بَس